مےٚ اوس لَیٚپٹاپ اوٚنمُت سُہ چھُ واریاہ اَصٕل بہتَریٖن چھُ سُہ تمِچ فنٛگشٕنَیلٹی تہِ چھُ واریاہ اصل سُہ چھُ واریاہ رَیم تہِ چھس اَصٕل واریاہ زیادٕ